سٲنۍ سٲنِس بنڈپور ڈِسٹرٛکَس منٛز چھِ صحتہِ صحتَس متعلق واریاہ اِدارٕ مثلاً سَب ڈِسٹرٛکٹ ہاسپِٹَل چھِ بنڈپورُک پرٛایمری ہیلٕتھ سینٹَر مَدوَن ڈِسٹرٛک ہاسپِٹَل چھِ بنڈپوریُٚک تہٕ یِمَن منٛز چھِ دَوا تہِ آسان صاف صفٲیی تہِ آسان تہِ یِم بانڈی پوراہکۍ لُکھ چھِ یِم چھِ یِمو ہَسپَتالو یِمو ہیلٕتھ سینٹَرو پٮ۪ٹھ فٲیدٕ تُلان کیٛازِکہِ اَتہِ چھِ یِہِنٛدۍ اَتہِ چھِ یِہِنٛدۍ یُتھ یِمَن یُتھ یِمَن آسہِ پٔر گُزار تَمہِ حِساب چھُ یِمَن دَوا دِوان اَتہِ تمہِ حِساب چھُ یِمَن فیسَلٹی دِوان تہٕ یَس نہٕ وۄنۍ گُزار آسہِ کِہیٖنۍ تَس چھِ مُفُت تہِ ہٮ۪کان علاج کٔرِتھ تہٕ کورونا وایرَسَس منٛز تہِ کٔرٕکھ کوٚر یِمو ڈاکٹرو یِمو ہَسپَتالو واریاہ مَدَد لُکَن